اَسلام علیکُم اَہَن حظ أسۍ چھِ زیُن ژَٹان اَچھا آنگنَس منٛز چھَو حظ اَدٕ ٹھیٖک حظ چھُ لۄکُٹ چھا حظ تَتھ ژَٹُن کِنہٕ تِم چھِ بٔڈۍ بٔڈۍ تھاوٕنۍ تۄہہِ کَمہِ خٲطرٕ چھُوٕ سُہ اَچھا ؤرِ خٲطرٕے ٹھیٖک حظ بہٕ اَنہٕ صبُحس آرٕ سۭتۍ تہٕ بہٕ یِمہٕ ژَٹنہِ پَگاہ حظ یِمہٕ بہٕ پَگاہ حظ یِمہٕ بہٕ ژَٹنہِ اَدٕ حظ اَدٕ حظ